ہٮ۪لو السلام علیکم ٹھیٖک چھُو حظ وعلیکم السلام اَہن حظ تُہۍ چھُو حظ ٹھیٖک اَسہِ چھ ییٚتہِ پٮ۪ٹھ حظ اننت ناگہٕ پٮ۪ٹھ اَسہِ حظ ٲسۍ پلو سُوناوٕنۍ سِمپٕل تہِ چھِ تہٕ ڈِزاین تہِ چھ سِمپٕلَن کیٛاہ چھُ ہٮ۪وان تہٕ ڈِزاینَن کیٛاہ چھُ ہٮ۪وان اۭں سُہ ہَے چھِ زیادٕ گژھن ییٚتہِ نٕے چھِ یِم بُٹیٖک یِم نَے چھِ یوٗتاہ ہٮ۪وٲنی اَچھا پتہٕ گژھِ نا ہُہ کِہیٖنۍ تہِ لٮ۪س یہِ گوٚو کم گوٚو نہ کم تُہۍ چھُو نا وَنان یہِ حظ یہِ یوٗتاہ چھُ گژھان یہِ سِلأے وغیرہ تہٕ تُہۍ چھُو پتہٕ سُوناوَن یِمَے یِم چھِنا آسان یہِ حظ ترٛاتھ وغیرہ یِمَن أسۍ کأشِر پأٹھۍ چھِ وَنان ترٛاتھ تِمنٕےٕ ہَتھِ چھُو تُہۍ سُوناوان پتہٕ چھُو بٔلۍ کَران کھۄکھنہِ حظ تہٕ پتہٕ چھُ گژھان بٔلۍ حظ گرِ توٗ توٗ میں میں آ تِم چھِ آسان اَتھ یپأرۍ حظ مےٚ تہِ حظ چھِ اَتھ منٛز کٔرمٕژ کأم تِمہٕ حظ چھِ آسان لأگِتھ دَپٮ۪س تُہۍ چھُو پتہٕ حظ یِمنٕے ہَتھِ سُوناوان پتہٕ چھِ گژھان بٔلۍ حظ اۭں اَچھا تُہۍ کیٛاہ حظ چھُو پانَس تۄہہِ کیٛاہ چھُو اِسمہِ شریٖف پانَس اَچھا تیٚلہِ گوٚو ٹھیٖک

اَچھا آ آ تُہۍ بوٗزِو گۄڈٕ حظ یور یہِ چھِ اپوزِٹ کے پی روڈ اپوزِٹ حظ ڈِزایِن چھِ آنلی ٹوٗ زٕ ہَے ہَتھٕ ڈِزایِن دار تہٕ ژور ہَتھ چھِ سِمپٕل نَہ نَہ نَہ لاینِنٛگ چھِنہٕ لاینِنٛگ دار چھِنہٕ کیٚنٛہہ یِم چھِ کاٹَن حظ کاٹَن اگرٕ یہِ حظ یہِ سُل گژھِ وٕنی ہٮ۪کو یِتھ تہٕ اَسہِ لگہِ نہٕ ییٚتہِ پٮ۪ٹھ کِہیٖنۍ نہ أسۍ چھِ اَسہِ ییٚتہِ حظ اَسہِ لَگہِ نہٕ کِہیٖنۍ نہ حظ اَسہِ چھِ گأڑۍ پنٕنۍ حظ أسۍ یِمو تیٚلہِ گاڑِ منٛز لگہِ نہٕ ٹایم تیوٗتاہ کیٚنٛہہ اگر تُہۍ یہِ منڈے دۄہ تھٲیِو تیار تہٕ تیٚلہِ اَنو وٕنی حظ برابر حظ نَو ٹُہ پا اَچھا تیٚلہِ گوٚو ٹھیٖک اۭں

اۭں بہٕ حظ کرہو تیٚلہِ شامَن یہِ حظ ترٛأیزیو وَٹٕسیپ نمبر تٔتھۍ کَرٕہو بہٕ یہِ حظ چھُ فون نمبر یہِ ہٮ۪کوٕ ترٛأوِتھ حظ فون نمبرس اَتھ ٹھیٖک حظ چھُ